فلمہٕ وٕچھنہِ چھِ مےٚ خۄش گژھان ڈراما وٕچھٕنۍ چھِ مےٚ خۄش گژھان سانگٕس وٕچھٕنۍ چھِ مےٚ خۄش گژھان بیٚیہِ ٹوٗرسٹ پَلیسَن پٮ۪ٹھ گژھُن چھِ مےٚ خۄش گژھان